میون کوسچَن چھِ کہِ تۄہہِ چھِوا ونکیٚنَس ایٚل پی جی گیس کَنیٚکشَن اَگَر نہٕ چھو کیٚنٛہہ تہٕ امہِ بڑونٛٹھ ٲسِو تُہۍ کَران زِیُن اِستعمال تۄہہِ کٕم فیس ٲسِو تمہ سۭتۍ پیٚوان کَرٕنۍ مَطلَب اَگَر نہٕ چھِو کیٚنٛہہ تہٕ تۄہہِ کٕم یِم مُشکِلات تۄہہِ ونٛکیٚنَس یِوان ہاں گۄڈٕنیُک یہِ کَتھ کہِ اَسہِ چھِ ایٚل پی جی گیس وُنکیٚنَس چَلان اَسہِ چھِ تمہِ سۭتۍ چھِ وارِیاہ آرام میلان تہٕ اِمہ برونٛٹھ ییٚلہِ أسۍ یہِ زِیُن أسۍ زالان تہٕ تمہِ سۭتۍ أسۍ اَسہِ یِوان وارِیاہ مُشکِلات تہٕ گۄڈٕ اوس پیٚوان گارُن سُہ تہٕ تمہِ سۭتۍ اوس مَطلَب اَسہِ ہیٚلٕتھ پرابلِم تہِ گَژھان مَطلَب زالان أسۍ دانَس زِیُن دُہ اوس وَتھان

پَتہٕ گٔیو رَنُن تمہِ ساتہٕ ٲسۍ واریاہ محنَت تہِ لَگان زیادٕ مَطلَب زِیُن آنُن پَتہٕ اوس پیٚوان سُہ تھاوُن تہٕ تمہ پَتہ پَتہ پیٚیا رَنُن ژورَن ٹَایمَن مَطلَب بَتہ سِیُن پیٚیا رَنُن چٲے پیٚیے بَناوٕنۍ یا حَتا کہِ مِہمان أسۍ یِوان تِمَن خٲطرٕ تہٕ سُہ أسۍ سانٮ۪ن مالؠَن خٲطرٕ وارِیاہ پرابلِم تَتھ دوران کہِ گژھان أسۍ واریاہ زیادٕ مُشکِلات کیونکہِ پیٚوان اوس آنُن یا تاکہِ أسۍ چھِنہٕ مَطلَب جنگل ایریا ہس منٛز چھِ آسان اوس نَزدیکٕے پَتہِ اوس گۄڈٕ سُہ دورِ پؠٹھ پیٚوان آنُن مَطلَب تَتھ أسۍ قٕسم آسان کانٛہہ چھِ ہوٚکھ آسان کانٛہہ چھُ اوٚدُر آسان تمہِ سۭتۍ أسۍ وارِیاہ مُشکِلات گَژھان پَتہ أسۍ ماچِس پیٚوان گارٕنۍ میٚژِ تیٖل اوس پیٚوان گارُن مَطلَب خاص کَر سانٮ۪ن ماجٮ۪ن چھِ تمہِ سۭتۍ وارِیاہ مُشکِلات پیٚمٕتۍ یہان تک کہِ تمہِ سۭتۍ اوس آز مَطلَب دُہ اوس وَتھان تمہِ سۭتۍ اوس گَژھان اَتھہٕ ٲسکھ بِچارؠن دَزان سۄ ہاے ٲسکھ لاران ییٚلہِ سُہ مَطلَب دَزان چھُ زِیُن وَغیرہ

اَسہِ چھِ اَسہِ چھُنہٕ کانٛہہ تہِ یِم یِم ڈِفکَلٹی پیٚوان فیس چھِنہٕ اَسہِ پیٚوان ونٛکیٚنَس کِہیٖنۍ کَرُن تہٕ مَطلَب بیاکھ کوسچَس چھِ مَلطَب اَگَر نہٕ چھُ کیٚنٛہہ تہٕ تۄہہِ کٕم چھِ پیٚوان ونٛکیٚنَس فیس تۄہہِ کیاہ چھِ پیٚوان پرابلِم ونٛکیٚنَس فیٚس کَرٕنۍ اَسہِ چھنہٕ کہینۍ تہِ پرابلِم پیٚوان فیس کَرٕنۍ وُنکیٚنَس کہِ وُنکیٚنَس چِھِ ایٚل پی جی گیس آمُت حظ باقٕے مَطلَب اِلیٚکٹرانِک چیزَس چھِ آمُت اَسہِ یِم پاورَس پؠٹھ چھِ چَلان چِِھ مَطلَب اسہِ تمو سۭتۍ تہِ ونکیٚنس چھنہ اَسہِ کانٛہہ تہِ وُنٛکیٚنَس چھِ واریاہ آرام ایٚل پی جی گیس تہِ چھِ کَنٹِنوسلی آسان تہٕ وُنکیٚنَس چھِنہٕ تِتھ پٲٹھۍ أسۍ مَطلَب زِیُن وِیُن زالان کیٚنٛہہ وُنکیٚنَس چھنہٕ أسۍ کانٛہہ تہِ پرابلِم فیس کَران اَسہِ چھُ وارِیاہ آرام ونٛکیٚنَس ایٹ پریٚزنٹ وٲرلڈَس مَطلَب آزکِس کَال کِس دورَس منٛز چھِ اَسہِ وارِیاہ آرام اَسہِ چھِنہٕ کیٚنٛہہ تہِ پرابلِم پیٚوان فیس کَرُن